ٹٮ۪کنالجی یُس زَن تہٕ آسان چھِ یُس زَن تہِ نٔو نٔو ٹٮ۪کنیٖک چھِ یِوان اَمہِ سۭتۍ ہَسا بَڑے لۄکٹٮ۪ن بِزنٮ۪س مینَن ہٕنٛز بِزنٮ۪س فار اٮ۪کزامپٕل مِثال کے طور پر أسۍ وَنو یِتھ پٲٹھۍ وٕنکیٚنَس چھِ ٹٮ۪کنالجی

کانٛہہ لَکُٹ بِزنٮ۪س مین کانٛہہ لَکُٹ کاربٲرۍ اگر زَن تہِ آسان چھُ یُس زَن تہٕ اَتھٕ کٲم اوس کَران اَتھ اَتھٕ کامہِ اگر زَن تہٕ بٕتھِ ڈِمانٛڈ آسہِ ہا واریاہ یہِ ٲس پیٚوان گۄڈٕ اَتھٕ سۭتۍ بَناوُن مگر وُنکیٚنَس آے مِشیٖن یۄس مِشیٖن زَن تہٕ کَم قۭمتَس پٮ۪ٹھ یِہٕے چیٖز بَناوان چھِ یِم لُکھ نہٕ امہِ بروںٛٹھ یہِ چیٖز ٲسۍ ہٮ۪کان ہٮ۪تھ کِہیٖنۍ تِمَن چھِ وٕنکیٚس سُے چیٖز یِوان فراہم کَرنہٕ کَم قۭمتَس پٮ۪ٹھ تِم تہِ چھِ ہٮ۪کان یہِ چیٖز ہٮ۪تھ اگر زَن تہٕ اَتھ سۭتۍ دَہ لُکھ ٲسۍ آسان آوُر مگر وٕنکیٚس یِم زَن تہِ لۄکٕٹۍ لۄکٕٹۍ بِزنٮ۪س مین ٲسۍ تِمو ہَسا بَنوو امہِ پٮ۪ٹھ اَکھ گرٛوتھ اَکھ گارمٮ۪نٛٹ تہِ چھِ یِمَن اَکھ پونٛسہٕ رٔنٛگۍ مَدَد کَران لون چھِکھ پرٛووایڈ کَران یا ییٚتِکۍ یِم زَن تہٕ بٮ۪نٛکٕس آسان چھِ یِم زَن تہٕ ییٚتِکۍ پونٛسہٕ دِنہٕ وٲلۍ اِدارٕ چھِ آسان تِم چھِ یِمَن سپوٹ کَران تِم چھِ یِمَن مَدَد کَران اَمہِ سۭتۍ ہَسا لوٚگ لُکَن ہُنٛد زیادٕ رُجحان زِ اَمہِ سۭتۍ کیٛاہ چھِ گژھان ڈٮ۪ولَپمٮ۪نٛٹ اَمہِ سۭتۍ چھِ ترقی دۄہ کھۄتہٕ دۄہ زیادٕ گژھان یِہٕے مال چھِ یِوان نیٚبرِمٮ۪ن مُلکَن منٛز سوزنہٕ أسۍ چھِ یِمَن پٮ۪ٹھ پَںُن نفع کَڑان سُہ نفع چھِ واتناوان پنٛنِس مُلکَس منٛز ییٚمہِ سۭتۍ زَن تہٕ أسۍ پَنُن ملک چھِ ہٮ۪کان بروںٛٹھ پہ